اسلام علیکم نیٖلم آر آرنمنٹٕس چھِوا اَسہِ اوس یہِ وٕچھِن نا اسہِ ٲسۍ نِنۍ وۄنۍ یہِ کٔرۍ جوٗرۍ کٔہے چھِ گژھان آز سوٚن گرام

اچھا اَسہِ ہسا ٲسۍ نِنۍ یِم پونڈ ٲسۍ اَسہِ نِنۍ آز چِھنا نٔے نٔے یم آمٕتۍ نٔے

اچھا بیٚیہِ ہسا ٲسۍ اَسہِ نِنۍ کٔڑۍ یا سا واجہِ اہن حظ آچھا دَہ بَجے

نہ حظ زیادٕ چھنہِ پتہ کینہہ أسۍ حظ روزان کھِرم کھِرم

اچھا گوٚو ٹھیٖک تیٚلہِ تیٚلہِ کَر یمو أس پگہٕے یموا کِنہٕ دۄیہِ دُہۍ باد یمو ژٔندٕروار یمو نا اَسہِ حظ چھِ واریاہ چیٖز اَسہِ حظ چھُ ژورن پانٛژن لَچھن نِیُٛن آں کَنسیشن گَژھا آچھا یہِ کٔرۍ جوٗرۍ کٔہے گژھان آز یم گرنٲیتھ گرنٲیتھ اچھا سُنیا یہِ سُنیا کھاد چھُ یوان تتھ چھُ سُی سٮ۪ٹ سُہ کۭتس چھُ گژھان نہ کۭتس چھُ گژھان اہن حظ

اچھا یہِ پونڑ یم چِھنا تِم یِم

نہ تَتٮ۪ن سِگنی آز چھُ فیشن سِگتِٹی چَھنا آز چھُ آز چھُ زیادٕ چلان سِگتِٹی یہِ ٹۄکہٕ وا ہہ ہیلو اچھا یہِ یِم چھِنا درٛامٕتۍ یِم پونڑ یِم بسکوٗٹ پونڑ کۭتس چھِ آسان سُہ پونڑ اکھ اہن حظ اچھا گوٚو تیٚلہِ ٹھیٖک تیٚلہِ وَسو وۄنۍ أسۍ اچھا تیٚلہِ وَسو وۄنۍ أسۍ ژٔندٕروارٕے نا اچھا شُکرِیا یہِ رانی سٮ۪ٹ تہِ اوس نیُٛن اۭں اَسہِ چھُ دۄن بارنٮ۪ن خاندر اَسہِ چھُ نیُن نۄشہِ کِیُتھ تہِ تہٕ کورِ کِیُتھ تہِ چھُ نیُن اچھا چلو بِہو رَۄبس حوال تیٚلہِ یمو أسۍ ژٔندٕرواری ہاں اَ تہٕ گۄڈٕ کَرٕوٕ أسۍ فون بیٚیہِ اچھا اچھا تُلِو بِہو رۄبس حوال